جِناب مےٚ حظ اوس راتھ گژھُن اِیر پورٹ مےٚ کَرے کیب اکھ بُک تہٕ مےٚ ییٚلہِ کیب بُک کٔر سۄ حظ ٲس ویگَن آر ویگَن آر کٔر مےٚ بُک مَگر ییٚلہِ بہٕ تَتھ منٛز کھٔژٕس مےٚ حظ اوس گژھُن اِیر پورٹ مےٚ حظ ٲس مِٹَنگ تَتہِ ییٚلہِ بہٕ کیب منٛز کھٔژس تہٕ مےٚ دوٚپ وۄنۍ حظ واتہٕ بہٕ ٹایمَس پٮ۪ٹھ بہٕ درایایس آز ٹایمَس پٮ۪ٹھ مَگر یُس سُہ ڈرایور اوس تٔمۍ حظ سُہ نہ حظ اوس اَصٕل سُہ اوس نَہ برتاو کران اَصٕل پٲٹھۍ سُہ حظ اوس یہِ بیٚیِس گاڈِ ہنز سیٖٹہٕ حظ ٲس تِم آس پھچمَژٕ تَتھ ٲس لَژھ واریاہ زیادٕ گاڈِ بیٚیہِ یُس گٲڈۍ ٲس سۄ گے اَچانَک پَنکچر گوٚو تَتھ وَتہِ پٮ۪ٹھ اَچانَک أکِس جایہِ تَمہِ کِنیتھ کھٮ۪و تٔمۍ اوٚڈ گَنٹہٕ مےٚ پیٹھِ سُہ اوٚڈ گَنٹہٕ حظ گوٚو مےٚ واریاہ لیٹ بہٕ حظ وٲژس نہٕ ٹایمَس پٮ۪ٹھ اِیر پورٹ کیٚنہہ یۄس ہارَن تہِ ٲس سَہل سہَل کٲمے کران مےٚ پیوٚو لیٹ مےٚ حظ گے پوٛنسہٕ تہِ زایہِ اَتھ تِم کیب وٲلۍ سٔندۍ پوٛنسہٕ تٔمِس پیٚیہِ پوٛنسہٕ دِنۍ ہَنگتہٕ مَنگَس پٮ۪ٹھ تٔم تہِ گے ضایہِ تہٕ بیٚیہِ یِم اِیر پورٹ اوس سُہ مِٹِنگ اوس گژھُن سُہ تہِ گوٚو ضایہِ مےٚ ٲسۍ ٹِکیٹ کٔرمٕژ بُک سُہ تہِ گے ضایہِ